تُہُنٛد سوال چھُ زِ تُہۍ کَتہِ پٮ۪ٹھ چھُو اَنان ایٚنِمٕلٕز مےٚ باسان أسۍ چھِ زیادٕ تَر ایٚنمٕل اَنان ایٚنمٕل ہَسبَنٛڈرٛی پٮ۪ٹھ یِم تَتہِ سِکیٖمہٕ آسَن درٛامژٕ کُنہِ کُنہِ یا تِمَن چھِ جانوَر آسان تِمو چھِ آسان نَیہِ نَیہِ برٛیٖڈ چہِ گاوٕ أنمٕژ ویٚٹَنٔری والیو تہِ چھِ آسان نَیہِ نَیہِ برٛیٖڈ چہِ گاو أنمٕژ تہٕ اِسلیے چھُ أسۍ کَران کٲم أسۍ چھِ پَنٕںۍ جانوَر اَنان اَتی پٮ۪ٹھ مگر کُنہِ کُنہِ ساتہٕ چھِ أسۍ بیٚکِس گَرٕ وٲلِس تہِ ہیٚوان چاروٲے مٔلۍ یا تیٖر مٔلۍ تِکیٛازِ تِم چھِ اَسہِ پیٚوان بَنِسبَت ویٚٹَنٔری کھۄتہٕ تھوڑا بہت سَستَے پانَس تہٕ بیٚیہِ چھِ أسۍ یی وٕچھان کہِ اَگر کٲنٛسہِ گَرٕ وٲلِس نٔو برٛیٖڈ ٲس تِمَن اَصٕل گاو ٲس پَتہٕ چھِ أسۍ تِمنٕے وَنان کہِ اَسہِ دِیِو تُہۍ أمۍ سٕنٛدۍ مَنٛز یہِ گاو اَکھ تِمَن یُس پَتہٕ زیٚوان چھِ نٔے نٔے چاروٲے تِم حظ چھِ أسۍ ہیٚوان تہٕ بَناوان چھِ أسۍ تِمَے گاوٕ تہٕ روٗد سوال تہٕ تیٖرَن ہُنٛد کہِ تیٖر کَتہِ چھِ أسۍ اَنان تہٕ تیٖر چھِ أسۍ عام طور پَر اَنان ویٚٹَنٔری پٮ۪ٹھٕے تِکیٛازِ ویٚٹَنٔری پٮ۪ٹھ چھِ یِمو آسان أنمٕتۍ نٔے نٔے تیٖر تہٕ امہِ کِنۍ چھِ اَسہِ باسان واریاہ آسان یِم تیٖر اَتہِ اَنٕنۍ تہٕ تِمَن پٮ۪ٹھ چھِ أسۍ یہِ کَران کٲم کُنہِ ساتَن أنۍ اَسہِ رۄپیَس پَنٛژٕہَن ساسَن گاو تہٕ کُنہِ ساتہٕ چھِ أسۍ اَنان یہِ گاو لَچھَس رۄپیَس تہِ کُنہِ ساتہٕ چھِ یہِ گاو پیٚوان تٕرٛہَن ساسَن تہِ مےٚ باسان یہِ تہِ چھُ کَران ٹایِم ٹُوٚ ٹایِم روزان چینٛج گژھان تِکیٛازِ ہَر ساتہٕ چھُنہِ ہِشی گاوِ چھُنہٕ آسان ہیٚوُے قۭمت کِہیٖنۍ ہَر کُنہِ گاوِ چھِ اَلگ اَلگ یِتھَے پٲٹھۍ چھِ تیٖر تیٖرَن تہِ چھِ اَلگ اَلگ برٛیٖڈَن اَلگ اَلگ قۭمَت تہٕ مٮ۪کسِمَم گاو یُتھ مِنِمَم گا مٮ۪کسِمَم یُس آز گاوٕ اَنان چھِ أسۍ کٔشیٖر منٛز تٔمِس چھِ آسان لَچھ رۄپیہِ قۭمَت تہٕ لَچھَس تامَتھ چھِ أسۍ اَنان گاو تہٕ بیٚیہِ یُم تیٖر چھِ یِم چھِ أسۍ اَنان دَہ ساس رۄپیہِ تہِ أسۍ چھِ سایزٕ حساب اَنان کانٛہہ تیوٗر چھُ بوٚڑ آسان سُہ اوٚن اَسہِ دَہَن ساسَن وُہَن ساسَن تہِ چھِ تیوٗر گژھان تٕرٛہَن ساسَن تہِ چھِ تیوٗر گژھان تہٕ اَنان چھِ أسۍ تِم تہِ بیٚیہِ چھِ اَتھ اَتھ چھِ یہِ چیٖز کہِ اَگرَے اَسہِ گاو أنۍ اَکھ چھِ أسۍ امیُک دۄد تہِ کٕنان تہٕ بیٚیہِ چھِ پَتہٕ أمِس یُس نو بَچہٕ چھِ زیٚوان ژھو چھِ آسان چاہے بیٚیہِ گاو آسٮ۪س تہِ سُہ گوٚو زیادَے اَصٕل دانٛد آسٮ۪س تہٕ سُہ چھِ کٕنان پَتہٕ قربانی سۭتۍ سُہ تہِ چھِ گژھان تٕرٛہ ژَجی ساس رۄپیہِ غرض یہِ کہِ گرَس منٛز اَگرَے گاو اَکھ چھِ یہِ چھِ واریاہ زیادٕ کمٲے کَران اَسہِ تہٕ بیٚیہِ چھِ کَران کٲم بیٚیہِ چھِ أسۍ امہِ سۭتۍ چھِ أسۍ گَرٕ تہِ پَکناوان تہٕ بیٚیہِ چھِ امہِ سۭتۍ أسۍ یہِ نٔے نٔے اِنویٚسٹٕمیٚنٛٹ تہِ چھِ ہیٚکان کٔرِتھ کیٛازکہِ اَگرَے اَسہِ دَہ تیٖر ٲسۍ أنمٕتۍ پَرُس تہٕ وٕہٕرۍ بعد گٔے تِمَن دَہَن تَتھ منٛز ٲس أنمٕژ اَسہِ ٲٹھ فیٖمیل تہٕ زٕ ٲسۍ أنمٕتۍ میل تہٕ یِمو ٲٹھو کیٛاہ سا کٔر شُراہ تیٖر کیٛازکہِ دَہ ٲسۍ أنمٕتۍ شیٚے زاے بیٚیہِ بَنے یِم شُراہ باہہِ وُہٕرۍ بعد کیٛاہ سا بَنے یِمہٕ شُراہ اَکھ زاے ہُمَن شٮ۪ن بیٚیہِ شیٚے بیٚیہِ یہِ ہُم شیٚے ٲسۍ تِمَن تہٕ کھٔتۍ بیٚیہِ شیٚے بَڑے بیٚیہِ باہہ تہٕ مےٚ باسان چھِ یِم أسۍ تیٖر اَنان چھِ تِمَن چھِ زیادَے پانَس اَسہِ فٲیدٕ مِلان تِکیٛازِ تِم چھِ ہَر شیٚیہِ شیٚیہِ ریٚتۍ بعد بیٛاکھ بیٛاکھ بَچہٕ زیٚوان بَچہٕ پَتہٕ بوٚڑ گٔژھِتھ بَنان چھِ تیوٗر سُہ تہِ اِسلیے چھِ أسۍ واریاہ زیادٕ کَمٲے گژھان اَگر بہٕ یہِ وَنہٕ کہِ یِرلی کوتاہ چھِ أسۍ کَماوان یِمَن تیٖرَن مےٚ باسان یِرلی چھِ أسۍ یِمَن تیٖرَن توتہِ رۄپیہِ لَچھ کَماوان کَمٕے کَمٕے اَگر أسۍ تھاوو لوٚوَر سایڈَس پٮ۪ٹھ لوٚوَر سایڈَس پٮ۪ٹھ چھِ أسۍ یِمَن رۄپیہِ لَچھ کَماوان تہٕ اَپَر سایڈَس پٮ۪ٹھ چھِ أسۍ کُنہِ ساتہٕ ہٮ۪کان ڈۄڈ لَچھ تہِ کَمٲوِتھ باقٕے والسلام